سلامُ علیکُم تُہۍ چھُو حظ سیٚکٹر بل مےٚ حظ اوس زٔمیٖن دَہ بَاہ کنال چھِ تُہۍ ؤنۍتو مےٚ تُہۍ ؤنۍتو مےٚ تُہۍ کوتاہ ہیِٚیِو مےٚ تِمَن بَاہَن کنالَن گۄڈٕ زٔمیٖن واینَس کَرنَس پَتہٕ ؤنۍتو مےٚ مِٹیٖریَل کۭتِس کیٛاہ پیٚیہِ مےٚ اگر بہٕ اَز چھِ جیی سیٖزَن چھِ اَز تِلہٕ گۄگُل سیٖزَن چھُ اَز خاص کَر تہٕ گۄگجہِ تہِ چھِ لاگان اَز تِکیٛازِ وِنٹرٕ چھُ وَنٛدٕ چھِ گۄگجہِ تہِ چھِ لاگان اَز گُپنَن خٲطرٕ چھِ لَگان گۄگجہِ گرمی گرمی گژھِ گُپنَن اَز آسُن تُہۍ ؤنۍتَو مےٚ باہَن کنالَن کوتاہ ہیٚیِو تُہۍ مےٚ گۄڈٕ واینَس زٔمیٖن تَمہِ پَتہٕ وُچھو أسۍ مےٚ کوتاہ لگہِ تَتھ جے اِی بیٛوٚل تِلہٕ گۄکُل کیٛاہ لَگہِ مےٚ پَتہٕ تَمہِ پَتہٕ وُچھہوس تیٚلہِ میٛون حظ کھٮ۪ن چٮ۪ون توتہِ اگر مےٚ زٔمیٖنَس باہ کنال چھُ تُہۍ ؤنِو مےٚ کنال حِساب کنالَس کوتاہ چھِ گژھان اَز مگر پانٛژھ ہَتھو چھِ پانٛژھ ہَتھ چھِ واریاہ زیادٕ گژھان تِکیٛازِ تیوٗتاہ ہٮ۪کہٕ نہٕ بہٕ اِیفٲرڈ کٔرِتھ کِہیٖنٛۍ تُہۍ وُچھِو اگر پانٛژھ ہَتھ رۄپیہِ گٔے کنالَس تُہۍ چھُو وَنان پانٛژھ ساس رۄپیہِ گٔے تِم پانٛژَن کنالَن سُے چھُ واریاہ زیادٕ گژھان پانٛژھ ساس بہٕ چھُس نہٕ تیٛوٗتاہ اِیفٲرڈ کَران پَتہٕ بیٛوٚل ویول تہِ اَنُن سورُے چھُ گژھان زٔمیٖن چھُنہٕ مےٚ پَنُن تہِ کِہیٖنٛۍ تِکیٛازِ بہٕ چھُسے بیٚکِسٕے زٔمیٖنٛدار آ یہِ چھُ لکُن زٔمیٖن زٔمیٖن چھُنہٕ پَنُن کیٚنٛہہ تٔمی موٗجوٗب چھَس بہٕ ونان ژور ساس تُہۍ کٔرِو تھوڑا کَم ہاے تیٚلہِ کیٛاہ گٔیے یہِ تیٚلہِ کیٛاہ گٔے یہِ تیٚلہِ کیٛاہ گٔے یہِ آ اَگر زٔمیٖن آسہِ ہے پَنُن تیٚلہِ اوس نہٕ ٹٮ۪نشَن کِہیٖنٛۍ آ آ سفید پوشی اگر تَتھ چھِ مےٚ ماشا اللہ بَچہِ لۅکٕٹۍ لۅکٕٹۍ بَچہِ ترٛےٚ بہٕ چھَس یِہَے موٚزوٗرۍ مَشقت أتھی زمیٖنَس سۭتۍ کَران پانَے یِم گۄگجہِ وۄگجہِ تِلہٕ گۄگُل وِلہٕ گۄگُل وَوان لُکُن زٔمیٖن تہِ چھِ پانٛژھ ہَتھ رۄپیہِ ییٚلہِ کنالَس ہیِٚیِو سُہ چھُ گژھان پانٛژھ ساس رۄپیہِ اَگر وۅنۍ ژورَے ہَتھ تھاوَو تہٕ مَگر بہٕ چھَس دَپان ژور ہَتھ تہِ کٔرِو کَم تِکیٛازِ اَتھ چھِ پنٛژاہ پنٛژاہ پٔرسَنٹ فِفٹی پٔرسَنٹ چھِ اور دیُن فِفٹی پٔرسَنٹ مےٚ پنٛژاہ پٔرسَنٹ چھُ مےٚ پانَس رَٹُن تَمی موٗجوٗب چھُس وَنان تھوڑا کٔرِو کَم زٔمیٖن زٔمیٖن پُلاٹ چھِ أکۍسٕے جایہِ آ ماشا اللہ أکۍسٕے چھُ مگر پَنُن چھُم نہٕ کِہیٖنٛۍ پنُن آسہِ تیٚلہِ کَرہو نہٕ بہٕ تۄہہِ سٍتۍ زیادٕتی ییٖژاہ کِہیٖنٛۍ مگر پَنُن تہِ چھُم نہٕ کیٚنٛہہ تٔمی موٗجوٗب چھُس بہٕ وَنان تُہۍ کٔرِو بیٚیہِ تہِ کیٚنٛہہ کم

چلو چلو اَسلامُ علیکُم